وارِہَن ہَاسپِٹَلَن منٛز چھُ اَصٕل ٹرٛیٖٹمؠنٛٹ گژھان تہٕ مَگر کینٛہہ ہاسپِٹَل چھِ تِم تہِ ییٚتؠن نہٕ مطلب پیٚشَنٹَس پٕرٔژھ پٕرٔژھان تہِ چھِنہٕ کِہیٖنۍ نہٕ چاہے سُہ تٔمِس کوٗتاہ تہِ مطلب تَکلیٖفَس آسہِ تٔمِس تَکلیٖفَس منٛز آسہِ سُہ یہِ مُبٚتَلا تَتؠن چھُنہٕ تٔمِس یِوان پٕرٔژھنہٕ تہِ کِہیٖنۍ نہٕ منٛز چھِ یہِ وَنان تِمَن أکِیاہ وٕنی ییِہ ڈاکٹر پَتہٕ چھُنہٕ آسان گٲنٛٹہِ تہِ چھُ گژھان ڈاکٹر چھُنہٕ آسان کُنہِ نوٚونٕے اِتھےٚ کٔنؠتھ کہِ مطلب تِمَن ییٚتہِ چھِ واریاہ زیادٕ یہِ اَمِچ پرابلِم گَژھان